آ مےٚ چھُ اَکھ یادگار دۄہ یاد اَسہِ اوس سکوٗلَس منٛز اَکھ میچ سُہ زیوٗن مےٚ تَتھ منٛز زیوٗن مےٚ اَکھ کَپ سُہ روٗد مےٚ یادگار